اگر أسی وُِچھو یِتھٕ پٲٹھۍ چھَنہٕ زیادٕ مطلب اَسہِ آبٕچ قلت آسان کیٚنٛہہ نہَ چھِ آسان کَتھٕے اَلبتاہ پٔتۍمہِ رٮ۪تہٕ گوٚو اَسہِ کأم ہَفتہٕ دۅن ہَفتن اوس نہٕ اَسہِ نَلکن آبٕے ییٚمۍ کِہیٖنٛۍ وجہ سٍتۍ یُس زَن کیٛاہ چھِ وَنان یَتھ پَتہٕ پیٚیہِ اَسہِ آبہٕ گٲڑۍ فون کَرُن ڈی سی آفس پُلوام اَسہِ پیٚیہِ آبہٕ گٲڑۍ انٕناوٕنۍ تَتہِ تہٕ پَتہٕ ٲسۍ رَٹان أسۍ تٔتھۍ منٛز آب مطلب یِہَے گٔیہِ قلت آیہِ یِہَے پریشانی آیہِ کہِ وقتس پٮ۪ٹھ اوس نہَ آب ایٚویلیبِل کیٚنٛہہ